اَسلام علیکُم تُہۍ چھُو عتیٖق رِیاض رینہ اَسہِ اوس تُہٕنٛدِس آفسَس منٛز رِزیوٗم ترٛوومُت تۄہہِ وَنٮ۪و أسۍ کَرو کال تہٕ بہٕ ٲس پرٛاران مگر کال آیہِ نہٕ کِہیٖنٛۍ نہٕ مطلب جابہٕ خٲطرٕ مےٚ گوٚو لَگ بَگ اَکھ ہَفتہٕ ترٛٲومٕتِس

مےٚ چھُ یَپٲرۍ چھُ لیٹ گژھان وار وَرنا چھےٚ یہِ واریاہ اَصٕل کَمپٔنی مےٚ کوٚر تَوَے أتھۍ ایپلَے مےٚ چھِ یَپٲرۍ مطلب مجبوٗری چھےٚ مےٚ اَمے تۄہہِ وَنٮ۪و أسۍ کَرو جَلدی تہٕ اَتہِ چھُنہٕ وۅنۍ جَلدی گژھانٕے نہٕ تہٕ تَوٕ بہٕ ٲسٕس وَنان جَلدی گژھیٛا گژھُن تہٕ اَچھا اِنٹَروِو کَمہِ حساب گژھِ تۄہہِ ما توتہِ پَتاہ کَمہِ حساب گژھِ اِنٹَروِو اَسہِ گژھیٛا یہِ پرٛیکٹِکَل اَسہِ کریٛا کانٛہہ اِنٹَروِو یا اَسہِ گژھِ ایکزام کہِ تھرٛوٗ اِنٹَروِو یِتھٕ کٔنۍ گژھِ اَسہِ توتہِ گژھِ نا پَتاہ آسُن

اَچھا ڈرٛیس کوڈ کیٛاہ ہیٚکہِ چھِ اَسہِ ٹھیٖک ٹایمِنٛگ ہٕنٛز ما چھَو تۄہہِ پَتاہ ہے چلو چلو شُکریہ اَچھا اسلام علیکُم